گیٚونس چھا طاقت سُہ چھُ کدٕل تہِ بنان مطلب ڈفریٚنٛٹ ثقافتن سُہ چھِ کدٕل بنان الگ الگ کلچرَن تہٕ بییٚہِ کِتھ پٲٹھۍ چھُ سُہ لوٗکن پانہٕ وٲنۍ جۄڈان أسۍ وچھُو کِتھ أسۍ وُچھُو کٕمو طریٖقو سۭتۍ چھُ یہ گیٚوُن مطلب الگ الگ لوٗکن یِم الگ الگ جاین پٮ۪ٹھ یہِ کِتھ پٲٹھۍ چھُ تِمن پانہٕ وٲنۍ جۄڈان گۄڈٕ نیٚتھ کرو أسۍ کَتھ اَکھ زبان یُس تہِ کانٛہہ مطلب یہ گیٚوُن چھُ آسان کُنہِ تہِ زبانہِ ہنٛد گیٚوُن چھُ آسان اَتھ چھُ اسہِ بوزنَس لگان مزٕ أسۍ چھِ ونان أسۍ ہیٚچھُو یہِ اَمہِ سۭتی چھُ یہِ اَکھ یہِ اَکھ کٔدٕل ہیٛو بناوان تاکہِ أسۍ چھِ بیٚکِس کلچرس سۭتۍ وٲقف گژھان ہَے یِمن کیٛتھ اصٕل کلچر چھُ یتھ پٲٹھۍ فلٲنۍ کلچر چھُ أسۍ تہِ کرہاو یہ پننِس پانَس منٛز أسۍ تہِ ہیٚچھی ہاو یہِ کلچر تاکہِ أسۍ تہِ کرہاو یہ پگاہ بُتھہِ کٔنۍ پٔرفارٕم دوٚیِم ڈانَس چھُ اَکھ اِموشن یہِ ڈان یہِ گیٚوُن چھُ یہ چھُ اَکھ مطلب اِموشن پنٕنۍ بناوان لوٗکن درمیان کِتھ پٲٹھۍ یُتھٕے أسۍ الگ الگ ڈانَس چھِ وُچھان الگ الگ جایَن ہنٛد تہِ اَمہِ سۭتۍ چھُ اَکھ سُہ کۄنیٚکشن ہیٛو مطلب اسہِ باسان شاید أسۍ چھِ اَتھ ڈان اسۍ چھِ اَتھ گیٚونَس سۭتۍ جُڑِتھ جڑنُک مطلب چھُ کانٛہہ چھُ ہاوان مطلب کانٛہہ ڈانَس چھُ ہاوان کُنہِ جایہِ ہنٛز تٲریخ ہاوان أسۍ چھِ اسہِ چھُ تَمہِ سۭتۍ تٲریخ سمٕجھ تران مطلب کُنہِ جایہِ ہنٛد کیٚنٛہہ سپیشل چیٖز ہاوان اَمہِ سۭتۍ تہِ چھُ اسہِ سمٕجھ تران یہِ یہِ گیٚوُن چھُ یہ چھُ اسہِ پتہٕ لوٗکن لوٗکن جۄڈان بیٚاکھ چیٖز چھُ إں یہِ إں أسۍ چھِ منٛزٕ کران گرٛوپ ڈانَس مطلب أسۍ چھِ اِکوۄٹٔے ڈانَس کران مطلب أسۍ چھِ اَکھ ریٚلِجن آسان مطلب اَکہِ مذہبُک اَکھ بیٚکہِ مذہبُک بیٛاکھ بیٚکہِ مذہبُک بیٛاکھ بیٛکہِ مذہبُک بیٛاکھ أسۍ چھِ آسان الگ الگ مذہبو پٮ۪ٹھ أسۍ چھِ مگر اِکوۄٹٔے کانٛہہ گیٚوُن ونان تاکہِ اَمہِ سۭتۍ چھُ اسہِ اَکھ سُہ یکجہت محسوس گژھان شاید أسۍ چھِ اکیٚے میژِ ہنٛدۍ اسہِ چھُ اکیٚے میژِ ہنٛدۍ تِکیٚازِ اَمہِ سۭتۍ چھُ اَکھ سُہ پنٕنۍ سُہ اکھ سُہ ٲں کیٚاہ چھِ اَتھ ونان ٲں اَمہِ سۭتۍ چھُ اَکھ سُہ ٲں پنٕنۍ سُہ یکجِہت یِوان محسوس بیٛاکھ چھُ بییٚہِ چھُ یُس سُہ گیٚوُن چھُ یہِ چھُ اکہِ جایہِ ہنٛد کیٚنٛہہ خاص چیٖز ہاوان لوٗکن بہٕ دِم مثال ٲں مطلب کشمیٖرَس منٛز چھِ أسۍ روٚف کران یتھٕے أسۍ روٚف چھِ مطلب کٲنسہِ برٛونٛہہ کٔنۍ گیٚوان سپوز نیٚبرِم کیٚنٛہہ آسَن آمٕتۍ یور مطلب چکرس آسَن آمٕتۍ مطلب آرمی چھِ ییٚتہِ کیٚنٛہہ ٲں مطلب فیٚسٹٕول آرگنایذ کران باقٕے باقٕے لوٗکھ چھِ تِکیٛازِ تِم چھِ ٲں تِم چھِ باقین علاقن ہنٛدۍ یُتھے أسۍ تٕمن برٛونٛہہ کٔنۍ یِم ٲں رقٕص کران چھِ روٚف کَران چھِ تِمن چھُ کۄنیٚکشن باسان مطلب أسۍ چھِ شاید أسۍ چھِ گھرچۍ أسۍ چھِ گھرِ أسۍ چھِ گھرِ وُچھَن یہ تِکیٛازِ کٲشُر چھُ پارٹ یہِ چھُ اَکھ یہِ چھُ انڈیا ہکُے پارٹ اَکھ یہِ چھُ اَمہِ کُے ملکُک پارٹ تِمن چھُ باسان أسۍ چھِ پنُن مطلب یہِ ہاوان کلچر سوٗن کلچر کیٛتھ چھُ مطلب أسۍ کَمہِ آیہِ چھِ پکان أسۍ سوٗن یہِ یہِ چھُ گیٚوُن کیٛتھ چھُ یہِ کیٛاہ یہِ چھا اَتھ چھِ تِم ایٚپرِشیٹ کران پتہٕ تِمن چھُ باسان یہِ چھُ أسۍ چھِ جُڑِتھ اَتھ سۭتۍ بییٚہِ چھُ اَمہِ ڈانسہٕ سۭتۍ بیٛاکھ فٲیدٕ میلان یہِ چھُ ہاون سون پَلو پۄشاک مطلب سٲنۍ سونچ کِژھۍ چھِ أسۍ کِتھ پٲٹھۍ گٔے اِوالو مطلب معمولی معمولی معمولی کتھ پٲٹھۍ گٔے أسۍ برٛونٛہہ برٛونٛہہ اَمہِ سۭتۍ یہِ چھُ تیٚلے پواسِبٕل ٲں یہِ چھُ تیٚلے گژھان ممکِن ییٚلہِ یہِ ڈانَس یہِ گیٚوُن چھُ أسۍ کران اَتھ منٛز چھِ أسۍ لاگان مطلب بہٕ نِم پنُن کانٛہہ مثال أسۍ چھِ لاگان روٚف کرُن أسۍ چھِ لاگان مطلب زنانہٕ چھِ لاگان إں مطلب سُہ واریاہ سۄن لاگان پننِس پانَس مطلب ٹۄپہِ لگان مطلب فیٚرن لاگان مطلب مٔہنی یِم چھِ مرٕد چھِ تِم چھِ لاگان سۄ یہِ أسۍ قمیٖص یزار بییٚہِ لاگان ٹوپہِ پتہٕ چھِ پانہِ وٲنۍ روٚف کران چھِ تِم چھِ تتیٚتھ ہاوان یندٕر کتان سُہ چھُ ہاوان سون پرٛیٛون کٲشُر کیٛتھ اوس تہٕ آزک سُہ نوٚو مطلب کٲشُر کیٛتھ چھُ أسۍ کِتھ پٲٹھۍ گٔے گرٛیجول چینٛج کِتھ پٲٹھۍ گٔے اسہِ أسۍ کِتھ پٲٹھۍ بنیٚے تھوڑا أسۍ کِتھ پٲٹھۍ آیہِ ماڈٔرٕن لاینہِ پٮ۪ٹھ أسۍ کِتھ پٲٹھۍ آیہِ ساینٹِفِک لاینہِ پٮ۪ٹھ یہِ چھُ اَتھ منٛز اسہِ ہاوان بیٚیہِ اگر أسۍ بیٛاکھ اَکھ ڈانس وُچھان چھِ یہِ چھُ دۄن مطلب دۄن مذہبن تہِ چھُ یہِ جۄڈان کِتھ پٲٹھۍ چھُ جۄڈان ٲں أسۍ چھِ منزٕ مطلب ڈِفریٚنٛٹ مذہبن ہنٛدۍ گیٚوُن تہِ کران اَمہِ سۭتۍ چھُ باقین وۄتھان کۄنیٚکشَن آ بلکل یِم چھِ میٚے سۭتۍ بہِ چھُس نہٕ الگ ولگ کہینۍ بہٕ چھُس یٔمۍ کُے حصہٕ بہٕ چھُس نہٕ آمُت دوٗرِ بیٚکہِ کُنہِ مُلکہٕ پٮ۪ٹھہٕ اَمہِ سۭتۍ تہِ چھُ یہِ اَکھ اَکھ فٲیدٕ ہیٛو میلان بیٛاکھ اَکھ چیٖز أسۍ چھِ نَہ کہِ صرف مطلب پننہِ ریاستَس منٛز بلکہِ اکِس بٔڑِس پیٚمانس پٮ۪ٹھ پنُن کلچر ثقافت یتھ ونان چھِ سُہ چھِ أسۍ مطلب کران لوٗکن ہاوان امہِ سۭتۍ چھِ لوٗکھ واریاہ خۄش گژھان مےٚ ہسا مےٚ